اسہِ حظ چھِ سونٛتہِ چھِ أسۍ کَران حظ کٲم رُوان وِرِ بیٚیہِ رُوان فریٚس پتہٕ حظ چھِ تِم نِوان أتی بنٛڈٕ پورِ بازر مطلب یِمن بیٚنٛڈ سازن پٮ۪ٹھ کٕنان چھِ پتہٕ چھِ تِم لٔکٕر تَتھ کَڑان تہٕ چھِ أڑۍ مان تہٕ ژٕ پش لٔکٕر بَنان أڑۍ چھِ تٔمچے وِرام تَراوان آبہٕ کٔڈتھ چھِ تِم پتہٕ تَراوان گَرِ ییٚلہِ بینٛڈ ساز پٮ۪ٹھ اَنان وِرِ تہِ چھِ رُوان أسۍ اَتھ سونٛتہٕ موقعَس منٛز تہٕ فریٚس تہِ چھِ رُوان تَتھ چھِ نیران لٔکٕر بیٚیہِ حظ چھِ أسۍ کَران کٲم واریٚن رُوان سونٛتہٕ بیٲلۍ وَوان پتہٕ یہِ ہاکہٕ بیول پتہٕ حظ چھِ سُہ ہاکھ ییٚلہِ تیار گَژِھہِ کَرہوس محنت ژوٗر ووٗر کَرہوس پتہٕ یِمہٕ ہاکھ مۄنٛجہٕ رُوَو تَراوہوس پَاہ تَراہوس ٲں کھَاد تہِ کَرہوس ژوٗر ژوٗر زٕ ترٛےٚ تہِ یہِ چھُ گَژھان تیار أسۍ حظ چھِ سُہ تُلان تہٕ نِوان بازر چھِ بازَر حظ چھِ نِوان تہٕ کٕنان چھِ بنٛڈٕ پورِ بازرس دُکان دارن دِوان پتہٕ حظ چھُ واتان مان تہٕ ژٕ ہیٚمبہٕ چھِ ہیٚمبہٕ چھِ وَوَان چھِ أسی کَران کٲم ہیٚمبہٕ تہِ وَوان ہُم فَراش بیٖن ہیٚمبہٕ بیٚیہِ ٲسۍ چھِ آسان ہردٕک مَٹر تِم تہِ چھِ کَڈان پتہٕ أسۍ ٲں سونٛتہٕ تہٕ مَٹر موقعَس منٛز چھِ کَڑان تہٕ دِوان حظ چھِ ہردٕ چھِ آسان یہِ مَٹر اسہِ وُومُت چھِ تُلان تہٕ کٕنان چھِ دُکان دارن بنٛڈٕ پورِ تہٕ تِم حظ چھِ پتہٕ کٕنان دِوان چھِ اسہِ یہِ تَتھ یِیٚیہِ اگر وُہ رۄپیہِ کِلو اوس تہٕ دِنۍ اسہِ دَہ نیٚصفہٕ چھِ پانس رَٹان نیٚصفہٕ چھِ اسہِ دِوان أسۍ حظ چھِ پَتہٕ تَمہِ پَتن بیٚیہِ وَوان گۄگجہِ بیول گۄگجہِ بیول وَوُو تَراوہُوس پاہ وَہ تہٕ بیٚیہِ حظ وَوُو مُجہٕ پتہٕ حظ چھِ پانس تہِ کھیٚوان تہٕ دُکان دارن تہِ دِوان تہٕ تِمن اگر پتہٕ ترٕہ رۄپیہِ کِلو اوس پنٛدہ دِنۍ اسہِ پنٛدہ حظ چھِ پانس رَٹان چھِ حظ أسۍ محنت اَتھ کَران پتہٕ حظ چھِ أسۍ واتان چھِ یِمہٕ ہُمہٕ ہیٚمبہٕ یِم ہردٕ ہیٚمبہٕ چھِ آسان چھِ حظ اسہِ آسان وَیٚمَژ چھِ أسۍ تِم وَوان تھاوان ڈوٗر تَیار گۄڈٕ تُلان اَکھ فیُوردِوان پتہٕ دِوان بیاکھ فیُور پتہٕ تَراوان پَاہ پَتہٕ حظ وَوان یِمہٕ رازٕمہ یِمن حظ چھِ پتہٕ کُلۍ کھسان یِمن چھِ پٮ۪وان مگر ژوٗر کَرُن ژوٗر حظ چھِ یِمن پٮ۪وان کَرُن تہٕ پتہٕ چھِ أسۍ تھاوان یِم چھِ یِمن ہیٚمبہٕ نیران چھِ تِم ہیٚمبہٕ رازٕمہ تُلان تہٕ یا کٕنو یِتھَے کٔنیٚن أڑۍ چھِ کٕنان یَتھَے کٔنۍ تہٕ نَتہِ حظ چھِ کَڑان یِمن فٔلۍ تہٕ کٕنان چھِ رازٕمہ دُکان دارس أڑۍ حظ چھِ پانس تہِ کھےٚ ترٛکھ خٔنٛڈ رَٹو پانس کۭتاہ ترٛکھ نیرن أڑۍ دِمو دُکان دارس تہٕ تَتھ چھِ آنان أسۍ پتہٕ رۄپیہِ دَہ أسۍ حظ چھِ بیٚیہِ کَران کٲم پالک چھِ وَوان ییٚکہِ حظ چھِ آز تہٕ ؤو پالکھ ؤو یہِ پالکھ یہِ چھِ نیران سونٛتہٕ سۄ پالکھ حظ چھِ أسۍ پتہٕ کٕنان دُکان دارس تہٕ أڑۍ رَٹو پانس بیٚیہِ حظ چھِ أسۍ میٚتھہٕ بیول گَرِتھاوان پتہٕ سۄ میٚتھ تُلان تہٕ کٕنان دُکان دارن أسۍ حظ چھِ دانِول وَوان دَانہِ ول ؤو اسہِ سۄ تہِ حظ نیرِ أڑۍ رَٹو پانس تہٕ أڑۍ چھِ دِوان بنٛڈٕ پور یِمنٕے دُکان دارس کَس آسہِ ضروٗرت کُس آسہِ یہِ کار کَران تہٕ چھِ تٔمنٕے دِوان بیٚیہِ حظ چھِ أسۍ کَران کٲم یہِ حظ چھِ اسہِ مان تہٕ ژٕ یہِ ہردٕ مَکٲے مان ژٕ مَکٲے آسان ؤوٚمٕژ پتہٕ چھِ ہردٕ تِم مَکاے وَچہِ اسہِ سوزان بنٛڈٕ پور چھِ حظ یِمنٕے دُکان دارن تَراوان تہٕ پانس تہِ چھِ رَٹان تہٕ بیٚیہِ چھِ کٕنان دُکان دارن تہِ پتہٕ چاہے اگر دَہ رۄپیہِ وُہ رۄپیہِ تِم ؤٹ کٕنان تہٕ پٲنٛژھ رۄپیہِ چھِ تِم اسہِ دِوان دَہ کٕنان تہٕ اسہِ چھِ دِوان پٲنژے رۄپیہِ تہٕ کیازِ تِمن چھِ تَتھ منٛز خراب تہِ گَژھان أجہِ تٔمے چھِ تِم گۄڈے اَتھ تھاوان یہِ کٔرِتھ چھِ أسۍ حظ یِم تُلان تہِ دِوان تہٕ پتہٕ حظ چھِ تَمہِ پتہٕ أسۍ بیٚیہِ کَران کٲم کیاہ آسہِ ڈوٗر کَران ییٚلہٕ تہٕ حظ چھِ حظ أسۍ بیٚیہِ حظ چھِ أسۍ رُہُن تہِ رُوان یہِ کیاہ حظ رُو ہردٕ موقعَس منٛز اسہِ رُہُن تہٕ سُہ نیرِ سونٛتہٕ تَتھ حظ کٔر اسہِ کٲم کوٚر ژوٗر ووٗر تھٲوٕسۍ کھاد واد چھٔکِتھ تہٕ رُوٚ رُہُن پتہٕ حظ چھِ اسہِ علاو نیران چاہے پَتہٕ ریٹ پنٛژاہ رۄپیہِ چھِ کِلو گَژھان تہٕ اسہِ چھِ دِوان پَتہٕ پنٛژاہ رۄپیہِ یا ترٕہ رۄپیہِ وَنان کلوَس پنٛژاہن کٕنان پانس پتہٕ حظ چھِ دۄہ دۄہ گَژھان یِم چھِ وَنان ہَتھ رۄپیہِ چھُ کِلو تہٕ مگراسہِ چھُ آسان اَڑیو کٕنمُت أڑۍ چھِ تھاوان أتی پتہٕ چھِ کٕنان ہَتہِ رۄپیہِ کِلو تہٕ أڑۍ چھِ کٕنان برٛۄنٹھٕے تُلان تہٕ دِوان دُکان دارس بنٛڈٕ پوٗر حظ